یۄس ہَسا یہِ کٲشِر زبان چھِ یُس ہَسا اَمیُک داستان چھِ سُہ ہَسا چھِ آمٕژ شاردا پٮ۪ٹھ یہِ ہَسا چھِ یہِ زبان بنیمٕژ واریاہن زبانن ہٕنٛزۍ تَتھ منٛز چھِ داردِک اَکھ زبان سنسکِرٛت چھےٚ پنجٲبۍ چھےٚ پٔرشَن چھےٚ یہِ ہَسا آے ارداہ شَتھ سنچُرِیس منٛز یۄس ہَسا یہِ کٲشِر زبان چھِ یہِ ہَسا آے اُردوچہِ جاے پٮ۪ٹھ لَگاونہٕ کَتھ منٛز ارداہ شَتھ تہٕ کُنہٕ نَمَتھ عیٖسوی منٛز یہِ ہَسا ٲسۍ یِمن ڈوگرا ٲسۍ تِمَے ٲسۍ تَمہِ دۄہ ہَسا اوس تِہُندٕے روٗل تِمَے ٲسۍ اَتھ لینٛگویج سۭتۍ زیادٕ کَران پتہٕ ہَا بَنے یہِ زٕ ساس وُہس منٛز ہَسا بَنے یہِ یَتھ وَنان چھِ آفِشَل لینٛگویج یَتھ سٲری وۄنۍ یوٗز چھِ کَران یۄس ہَسا یہِ لینٛگ یہِ زبان چھِ یہِ ہَسا ٲس جِو یِم وَنان چھِ یِمن وَنان چھِ یہوٗدٮ۪ن ہٕنٛز زبان ہَسا ٲس یہِ تِکیٛازِ یۄس ہَسا یہِ زبان چھِ یہِ ہَسا چھِنہٕ أزۍ اِستعمال آمٕژ کیٚنٛہہ کَرنہٕ یہِ ہَسا ٲس پرٛانہِ زمانہٕ پٮ۪ٹھ آمٕژ یہِ ہَسا یہِ کٲشِر زبان چھِ یہِ ہَسا آے تَنَے پٮ۪ٹھ یوٗز کَرنہٕ تِمن دۄہن ہَسا ٲسۍ تَتھ منٛز اوس علی محمد جِنا ٲسۍ واریاہ ہَسا ٲسۍ یِم ہَسا اَتھ زبٲنۍ پٮ۪ٹھ فوکس ٲسۍ کَران تِم ہَسا ٲسۍ دَپان یا واریاہ شٲعر تہِ ہَسا ٲسۍ یِم اَتھ زبان ٲسۍ یَژھان برٛۄنٛہہ کُن پکناوٕنۍ اَتھ کٲشرِ زبانہِ منٛز ہسا چھِ واریاہو شٲعرو شٲعرو واریاہ شعر تہِ لیٚکھمٕتۍ یا کیٚنٛہہ ڈرٛاما بناوَن وٲلۍ ٲسۍ تِم ہَسا ٲسۍ کٔش کٲشرِس منٛز ڈرٛاما تہِ کَران یا برٛۄنٛہہ برٛۄنٛہہ ہَسا ٲسۍ کَران کُنۍ ییٚلہِ بٔڑۍ دۄہ ٲسۍ آسان پتہٕ ہَسا ٲسۍ ڈرٛاما والٮ۪ن اَنان تِم ہَسا ٲسۍ پتہٕ سٲری ٲسۍ یِوان أنٛدۍ أنٛدۍ پتہٕ ہَسا ٲسۍ تِم تَتھ ڈرٛامہس وٕچھان تِہُنٛد مُدعا تہٕ مقصد اوس یی یُس ہَسا یہِ سٲنۍ کٲشِر زبان چھِ یہِ ہَسا گَژھِ سارںٕے لُکن تام واتٕنۍ یۄس ہَسا یہِ کٲشِر زبان چھِ یہِ ہَسا چھَنہٕ نٔو لنٛگوے نٔو زبان کیٚنٛہہ یہِ ہَسا آیہِ نہٕ یَوٕ کیٚنٛہہ یہِ ہَسا چھِ اَرداہ شتھ سنچٔری پٮ۪ٹھ یِوان بولنہٕ یہِ زبان یہِ ہَسا چھِ کٲشرٮ۪ن ہٕنٛز مٲج زبان یَتھ وَنان چھِ یہِ ہَسا چھِ کٲشرٮ۪ن ہٕنٛز مٲج زبان اَتھ زبانہِ ہَسا پَزِ اَسہِ واریاہ زیادٕ یَزتھ دیُن أزۍکِس وقتس منٛز ہَسا چھِ یہِ زبان تیٖژ پھٔہلیمٕژ أمۍ ہَسا لٔب تیٖژاہ کامیٲبی تہٕ یہِ ہَسا چھِ وٕنۍکٮ۪ن سٲرۍسٕے منٛز یِوان سٲری کٔشیٖرِ منٛز یِوان یہِ زبان بولنہٕ أزۍکِس زمانَس منٛز چھِ خاص کَرُن کٲم خاص طور چھِ أزۍکِس زمانَس منٛز سوشل میٖڈیا چھُ یا باقٕے چیٖز چھِ تِہنٛدیو تھرٛوٗ ہَسا تِمو ذٔریعہِ ہَسا چھِ أسۍ ہٮ۪کان یہِ زبان برٛۄنٛہہ کُن واتنٲیِتھ آز چھِ آسان واریاہ پرٛوگرام ٹی وی یَس منٛز یا ریڈیون منٛز چھِ آسان تہٕ اَتھ یُس ہَسا یہِ چھِ یہِ ہَسا چھِ سورٕے کشمیٖری زبانہِ خٲطرٕ اَکھٕ پٕلیٹفارم بَنیٛا بَناوُن اَسہِ اَکھ مٲدان بَناوُن اَسہِ تہِ کیٛازِ یُتھ ہَسا یہِ زبان لُکن تام بیٚیہِ واتہِ کیوںکہِ یُس ہَسا یہِ زبان چھِ یہِ ہَسا گَژھِ نہٕ پَتھ روزٕںۍ کِہیٖںۍ یہِ ہَسا گَژھِ اَکھ ؤسیع یہِ ہَسا گَژھِ اَکھ بوٚڈ مٲدان یہِ ہَسا چھِ اَسہِ یہِ پرٛٲنۍ زبان پنٕنۍ یہِ مٲج زبان چھِ اَسہِ واریاہ پرٛٲنۍ زبان اَتھ پَزِ اَسہِ واریاہ خیال تھاوُن اَتھ پَزِ اَسہِ واریاہ زیادٕ عزتھ کَرُن یہِ پَزِ نہٕ اَسہِ کُنہِ تہِ رٔنٛگۍ محروٗم تھاوٕنۍ یہِ زبان کِہیٖنۍ تہِ نہٕ یور چھِ ٹیوٗرِسٹ یِوان اَسہِ ہَسا پَزِ تِم اَسہِ پَزِ نہٕ شرمُن کیٚنٛہہ أسۍ کَرو نہٕ یہِ زبان اِستعمال تِکیٛازِ یہِ ہَسا چھِ اَسہِ وٕنۍکٮ۪ن پنٕنۍ زبان مٲج زبان ہَسا چھِ اَسہِ یہِ ہَسا پَزِ اَسہِ وٕنۍکٮ۪ن اَمیُک کامیٲبی یہِ ہَسا پَزِ اَسہِ اَمیُک مٲدان بَڑاوُن